کووِڈ ناین ٹیٖن سۭتۍ پیوو واریاہ بُرٕ اَثر سٲنِس سِیاحتس پٮ۪ٹھ یِم ٹوٗزِزٕم ٲسۍ یور یِوان أسۍ ٲسۍ تٔمِس سۭتن پَنُن مال جمع کران مَگر تَمہِ سۭتۍ آسہِ أسۍ واریاہ آمدنی کَم تہٕ یۄس اَسہِ آیہِ واریاہ غُربت